جِناب مےٚ ٲس کیب بُک کَرٕنۍ کۄلگامہِ پٮ۪ٹھ أہربل تام مےٚ ؤنۍتو لۄکچہِ گاڑِ کوتاہ پونٛسہٕ لَگہِ تہٕ بَجہِ گاڑِ کوتاہ پونٛسہٕ ہیٚیِو